اَلسلامُ علیکُم اہن حظ آ تُہۍ چھُو ٹھیٖک گَرِ چھا سٲری ٹھیٖک اَہَن حظ بَس شُکر شُکُر خۄدایَس کُن تُہۍ چھُو ٹھیٖک اَتہِ چھا سٲری ٹھیٖک گَرِکۍ آ آ بِلکُل سٲری چھِ ٹھیٖک تُہی بوزنَے آز واریاہ کٲلۍ فون خیریت چھا ؤنۍتو آ آ کیٛاہ کیٛاہ دٔلیٖل خیریَتٕے چھا ؤنِو اَہن حظ اۭں اَمہٕ کاک سُہ کر گُزریو دَہ مِنَٹ ہَے ہے سُہ راتھ تام ٹھیٖک اوس راتھَے ٲسۍ أسۍ أتۍ آمٕتۍ اور ٲسۍ أسۍ دِنہِ نظر دِنہِ تہِ آمٕتۍ اَکھ تہِ اچھا اچھا ٹھیٖک

نہ نہ اَسہِ کَتہِ چھا پَتہ کِہیٖنۍ تہِ اَسہِ ٲس نہٕ پَیی تۄہے کوٚروُ وۄنۍ فون تہٕ وۄنۍ کیٚنٛہہ چھُنہٕ تہٕ وۄنۍ وَسہٕ بہٕ مٔمی تہِ وَنہٕ نہٕ بہٕ خاص کِہیٖنۍ نہٕ وٕنۍکٮ۪ن اَدٕ حظ ٹھیٖک چھُ ٹھیٖک چھُ بہٕ وَسہٕ ضٔروٗری وۄنۍ پانَے بیٚیہِ چھِ اَتہِ سٲری ٹھیٖک اچھا چلو ٹھیٖک چھُ چلو بِہِو تۄہہِ بِہِو تُہۍ خۄدایَس حَوال